سٲنِس علاقَس منٛز حظ چھِ کینٛہہ مہشوٗر تہٕ جان کالج ییٚتہِ جان معیارٕچ تعلیٖم چھِ دِنہٕ یِوان یِمَن منٛز چھُ گورمینٛٹ ڈِگری کالج شُپَیان گورمینٛٹ ڈِگری کالج کیٚلَم گورمینٛٹ دِگری کالج کُلگام تہٕ گورمینٛٹ ڈِگری کالج اننت ناگ یُس حظ گورمینٛٹ ڈِگری کالج کُلگام چھِ تَتہِ حظ چھُ میون لَکُٹ بوے بی اے کَران سُہ ہَسا چھُ کَران کٲشرِ زبٲنۍ منٛز بیٛاکھ کالج یُس چھُ ڈِگری کالج اننت ناگ تَتہِ حظ چھِ میٛٲنۍ بیٚنہِ سُہ حظ چھِ کَران سوشَل پُلٹِکَل ساینَسَس منٛز بی اے بیٛاکھ حظ کالج یُس حظ چھُ سُہ حظ ییٚتہِ حظ شُپیان تَتہِ چھٮ۪س بہٕ پانہٕ وُنکٮ۪ن بی اے کَران یِم کالج حظ چھِ واریاہ جان یَتھ سٲنِس علاقَس منٛز واریاہ مشہوٗر کالج ییٚتہِ جان تعلیٖم دِنہٕ چھِ یِوان تھَدِ معیارٕچ تعلیٖم دِنہِ چھِ یِوان